اَسلامُ علیکُم ییٚتہِ چھِ ٹیوٗرِسٹَن خٲطرٕ واریاہ زیادٕ فیسَلٹی ایویلیبٕل یَتھ منٛز ساروِی منٛز اَکھ اہم چیٖز چھِ یِوان کھٮ۪ن ییٚتیُٚک کٔشیٖرِ ہُنٛد تَتھ منٛز چھُ یِوان وازوان وازوان چھُ وازوانَس منٛز چھِ واریاہ الگ الگ ویرایٹی ییٚتہِ ایویلیبٕل تہٕ یَتھ منٛز خاص کَر چھِ یِوان گۄشتاب چھِ یِوان رِستہٕ چھِ یِوان کَباب چھِ یِوان یَکھٕنۍ چھِ یِوان میٚجہِ ژیٚٹِنۍ چھِ یِوان یا تٔلِتھ کۄکَر چھِ یِوان تَتھ سۭتۍ دِنہٕ تہٕ سُہ چھُ مطلب تَتھ چھِ کَران ہَرکانٛہہ واریاہ زیادٕ پَسنٛد یُس ٹیوٗرِسٹ یور چھِ یِوان سُہ چھِ کَران واریاہ زیادٕ پَسنٛد تَتھ تِکیٛازِ تَتھ چھُ آسان تَمیُٚک یُس سِٹایِل چھُ آسان شو چھُ آسان تَمیُٚک سُہ تہِ آسان واریاہ زَبَردَست تَتھ تہٕ یُس ٹیسٹ تہِ چھُ آسان سُہ تہِ چھُ آسان مَزٕ تہِ چھُ تَمیُٚک واریاہ زیادٕ اَصٕل آسان اَمہِ علاوٕ یہِ پَلوَن ہٕنٛز اگر أسۍ کَتھ کَرو ییٚتیُٚک کٔشیٖرِ ہُنٛد تِلہٕ پھٮ۪ران چھُے واریاہ زیادٕ مشہوٗر تہٕ کٔشیٖرِ ہُنٛد تِلہٕ پھٮ۪ران چھِ ٹیوٗرَسٹ کَران زیادٕ پرٛیفَر ییٚتہِ پٮ۪ٹھ ایز گِفٹہٕ چھِ نِوان وَ ٹیوٗرِسٹ ییٚتہِ پٮ۪ٹھ گَرِکٮ۪ن پںٛںٮ۪ن رِشتہٕ دارَن دوستَن چھِ ییٚتہِ پٮ۪ٹھ ییٚتیُٚک کٔشیٖرِ ہُنٛد تِلہٕ پھٮ۪ران کَران پرٛیفَر نیُٚن اَمہِ علاوٕ چھِ ییٚتِکۍ یِم چیٖز ییٚتیُٚک ڈوٗن چھُ واریاہ زیادٕ مشہوٗر یُس سٲری پَسنٛد چھِ کَران واریاہ زیادٕ تہٕ بیٚیہِ چھُ سُہ ڈوٗن کٔشیٖرِ منٛز نیران واریاہ زیادٕ تہٕ یُس باقٕے ہِندوستانَس منٛز چھِ واریاہ کَم پرٛوڈَکٹِوِٹی تَمِچ ڈوٗنِچ یا بادَم یا کۄنٛگ چھُ ییٚتیُٚک واریاہ زیادٕ مشہوٗر تہٕ سُہ تہِ چھِ کَران ٹیوٗرِسٹ ییٚتہِ پٮ۪ٹھ نیُٚن مطلب پَنُن گَرٕ نیُٚن پرٛیفَر کَران